کیاہ ماز چھو ہیٚون تۄہہِ کٹہٕ ماز ہا کِن بڑٕ ماز چھُو ہیٚون تۄہہِ کَتھ خٲطرٕ چھُو خاندَر چھُوا کۄینٹَلٕے یا کِن امہِ کھۄتہٕ زیادٕ اچھا کۄینٹَل تُہۍ کَتہِ چھُو روزان اِسلام آبادا آ تُہۍ یٖوا میٲنِس دُکانَس پٮ۪ٹھ نا صاف مازٕے چھُ اوا کٹہٕ ماز کٹہٕ ماز نا اچھا یہِ چھُ دروگ تہِ کٹہٕ ماز چھُ نا درٛوگ تہِ آسان اوا ریٹ کۭژاہ چھ تۄہہِ چھو نا پاے ہیوان والٮ۪ن تہِ آسہِ پتہ کھوانٕے چھو أسۍ چھ کٕنان شیٚیہِ ہَتہِ

شیٚے ہَتھ کَم نہٕ گژھی گۄڈے دوٚپمو نا یہِ چھُ زیادٕ درٛوگ آسان اگر بڑٕ ماز آسہِ ہا تَتھ کرٕہو کیٚنٛہہ کٹہٕ مازَس گژھِ نہٕ کہیٖنۍ اَتھ چھ ہاے یور چھ کٕنان سَتھ ہَتھ ساڑٕ سَتھ ہَتھ ٲٹھ شٮ۪تھ وۄنۍ ییٚلہِ تۄہہِ دوٚپوُ اسہِ چھُ خاندَر اسہِ چھُ کوٗتام کۄینٹَل ضروٗرت دِمہَو بہٕ تۄہہِ شیٚنۍ ہتَن اوا اوا أسۍ چھِ بیہوان ییٚجبیارِ یزرُپارِ چھِ أسۍ بیہوان اوے تۄہہِ کَر چھو خاندَر اوا اچھا ٹھیٖک یی زیو تہٕ مےٚ کٔرۍ زیو مگر فون خبر بہٕ آسا تتٮ۪ن نہ آسا تہٕ تھاوو صاف ماز صاف کَٹ ماز تھاوو بہٕ اوا اوا سُہ تھاوو بہٕ کیٚنٛہہ چھنہٕ وۄنۍ چھو ریٹ تہِ پیی شیٚے چھُو چھُو نا اوا اوا ژٕندٕروار نا بڑٕ مازما چھُو ضروٗرت نہ کٹ مازٕے یوت نا اچھا ٹھیٖک ٹھیٖک تورٕ بنیو نا کُنی دُکاندار اچھا اچھا ؤلِو کیٚنٛہہ چھُنہٕ بہٕ تھاوو صاف ماز نا یی زیو ژندٕروار تہٕ نیٖزیو ٹھیٖک چھا اوکے سا